ہٮ۪لو السلامُ علیکُم تُہۍ چھُو حظ ییٚتہِ جَسٹہٕ بُخارا رٮ۪سٹورنٛٹ پٮ۪ٹھ ماگام اَسہِ اوس اوترٕ پٔتمہِ ہفتہٕ کَرے اَسہِ فُڈ آرڈَر اَسہِ اوس خاندرٕ خٲطرٕ مَگر سُہ اوس واریاہ گنٛدٕ تَتھ اوس نہٕ کانٛہہ مَزَے تَتھ ٲس عجیٖب سِمٮ۪ل یہِ مُشُک اوس تَتھ یِوان اَسہِ ہیوٚک نہٕ سُہ کھٮ۪تھٕے سُہ گوٚو سورُے زایہِ مگر اَسہِ دِژیے آرڈَر اَسہِ توٚگ تہٕ مگر تۄہہِ کوٚروُ اَسہِ سٮ۪ٹھاہ تیٚمہِ ساتہٕ نااُمید کٔرِو أسۍ تۄہہِ تِکیٛازِ سُہ اوس واریاہ گنٛدٕ فُڈ تَتھ اوس نہٕ کٕہٕنۍ تہِ لَذت اَسہِ گٔے واریاہ زَلالت پَژھٮ۪ن نِش مگر وۄنۍ ٲسۍ أسۍ ییٚمہِ موٗجوٗب کَرے مےٚ فون بہٕ ٲسٕس یَژھان سُہ اَسہِ گژھِ ہے کینٛہہ رِف تھوڑا بہت اگر تُہۍ رِفنٛڈ کٔرہو پیمٮ۪نٛٹ تِکیٛازِ اَسہِ چھُ واریاہ پیمٮ۪نٛٹ پیٚومُت تَمہِ ساتہٕ کَرُن اَسہِ دَپے فُڈ آسہِ اَصٕل کھٮ۪ن آسہِ اَصٕل تہٕ مگر سُہ تٔمۍ کٔر اَسہِ واریاہ ڈِسَم ڈِس اٮ۪پایِنٛٹ کٔرۍ أسۍ تٔمۍ تمے باپَتھ کَرے مےٚ فون مےٚ چھےٚ اُمید زٕ تُہۍ کٔرِو اَتھ متعلق کینٛہہ مہٕ اَسہِ کٔرِو تھوڑا بہت کینٛہہ ہیٚکِو تُہۍ اَسہِ رِفنٛڈ کٔرِتھ اگر کَمٕے تہٕ کٔرِو تہٕ مگر مہربٲنی کٔرِتھ تھوڑا کٔرِو رِفنٛڈ